ہیٚلو وعلیکُم سلام ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک پٲٹھۍ مےٚ حظ ٲس یہِ مٮ۪وٕ قٕسٕم زٕ ژور ضروٗرت اَکھ آسہٕ کیلہٕ بیٚیہِ سنٛگتَر تہٕ بیٚیہِ ٲسۍ مےٚ ٹنٛگ ضروٗرت اَتہِ چھِ حظ دُکانَس منٛز کیٚنٛہہ مےٚ حظ چھِ صُبحن ضروٗرت یِم تھٲوزیٚو زٕ زٕ دَرجَن پرٛٮ۪تھ کُنہِ منٛز ٹھیٖک چھِ حظ اَدٕ حظ سلام علیکُم